سٲنۍ راے ہسا چھِ یہِ زِ یُس یہِ ترقی چھِ گژھان یا یُس یَتھ ترقی ہسا گٔے یَتھ دُنیاہَس منٛز منٛز یَتھ کایِناتَس منٛز یا یَتھ دُنیاہَس منٛز یَتھ وٲلڈَس منٛز یہِ ترقی ہسا چھِ بَڈٕ بہتریٖن سٲنۍ راے ہسا چھِ یِہٕے زِ ییٚلہِ کُنہِ چیٖزٕچ ترقی چھِ گژھان تیٚلہِ چھِ اِنسان واریاہ خۄش گژھان مثلاً پرانہِ زمانہٕ ہسا ٲس نہٕ ترقی کیٚنہہ ییٚلہِ دۄہ کھوتہٕ دۄہ چھِ ترقی گژھان نَیِہ نَیِہ ٹٮ۪کنالجی چھِ یِوان یا نوٚو نوٚو چھُ یِوان از چھِ فونَن پٮ۪ٹھ اِنسان سورٕے کیٚنہہ وٕچھان اگر دُنیاہَس منٛز کُنہِ تہِ جایہِ کیٚنہہ گژھِ اِنسان ہٮ۪کا اِنسان ہسا ہیٚکہِ آرام سۭتۍ پَنٛنہِ فونہٕ پٮ۪ٹھ وٕچِتھ اگر کُنہِ تہِ جایہِ کیٚنہہ تہِ گژھِ یہِ ہسا چھِ دُنیا بَدلیو ییٚلہِ دُنیاہَن ہسا ترقی کٔر پرانہِ زمانہٕ اگر کیٚنہہ تہِ گژھِ ہے اِنسانس ہسا ٲسۍ نہٕ پَے لَگٲنی تِکیازِ تِمَن دۄہَن اوسٕے نہٕ یوٗتاہ دُنیا بَدلیومُت دۄہ کھوتہٕ دۄہ چھِ چینجِس یِوان دۄہ کھوتہٕ دۄہ چھِ نَیہِ نَیہِ کامہِ گژھان یا واریاہ دۄہ کھوتہٕ دۄہ چھِ اِنسان ڈِجٹیلایزیشَن گژھان ییٚلِی اِنسان ترقی چھِ گژھان تیٚلی چھِ اَکھ دُنیا یا اکھ مُلک برۄنٛہہ پکان سٲنۍ راے ہسا چھِ یِہٕے زِ دۄہ کھوتہٕ دۄہ ہسا چھِ ترقی گژھان اِنسان ہسا چھِ وٕچھان دۄہ کھوتہٕ دۄہ کۭژاہ ترقی چھِ گژھان کالہٕ چھِ آسان اکھ سَٹَلایٹ صُبَس چھِ آسان بیاکھ سَٹَلایٹ لگٲومٕژ کالہٕ چھِ آسان اکھ موبایِل فون صُبحَس چھِ آسان بیاکھ موبایِل فون درامُت کالہٕ چھِ آسان اَکھ چیٖز صُبحَس چھِ آسان تَمہِ کھۄتہٕ بیاکھ چیٖز بازَر آمُت کالہٕ چھِ آسان اکھ گٲڑۍ صُبحس چھِ آسان بیاکھ یہِ چھِ سورٕے ییٚلہِ آِنسان چینج چھِ گژھان ییٚلہِ ترقی چھِ دُنیا کران تیٚلِی چھِ پرٮ۪تھ کیٚنہہ پاسِبُل ہٮ۪کان یعنی کہ پرٮ۪تھ کیٚنہہ ہٮ۪کان شٲمِل سَپدِتھ یا پاسِبُل سَپدِتھ یہِ ہسا چھِ یہِ سورٕے ییٚلہِ اکھ دُنیا چھِ ترقی گژھان أسۍ ہسا چھِ وٕچھان زِ دُنیا کۭژاہ ترقی چھِ کران اِنسان چھِنہٕ ہٮ۪کان یہِ کیٚنہہ کٔرِتھٕے یہ ہسا چھِ اکھ دُنیا ترقی دۄہ کھۄتہٕ دۄہ کران یوتام کہ ییٚلہِ یہِ ترقی چھِ گژھان تیٚلہِ چھےٚ بَجہِ بَجہِ بِلڈِنٛگ بنان یا بوٚڈ بوٚڈ کیٚنہہ یہِ حساب چھِ گژھان یہِ سورٕے اِنسان ترقی چھِ کران